سلام سلام علیکُم تُہۍ چھِو حظ ٹھیٖک حظ آ مےٚ اوس یہِ قٲلیٖن اکھ حظ ضروٗرت حظ کارپیٚٹ آ تہٕ سایز سایز حظ اوس شےٚ تہٕ نو حظ ضروٗرت چہَ چلو شُکریہ حظ میٚم